بِالکُل چھُس بہٕ سَمجھان یُس غریٖبی چھےٚ سُہ کیاہ سا چھِ رُکاوَٹھ آسان کٲنسہِ اَصٕل میڈِکل کِیر دِنَس منٛز میٲنۍ سَجیشن ہٮ۪کہِ یِہٲے آسِتھ کہِ میڈِکل فیسَلٹیٖز گژھن پرٮ۪تھ جایہِ ایٚولیبٕل آسٕنۍ سُہ ٲسۍ تن کانہہ تہِ علاقہٕ سُہ ٲسۍ تن علاقہٕ پیٚوان رورل ایریا ہس منٛز سُہ ٲستن علاقہٕ پیٚوان یا کُنہِ جایہِ بالَس منٛز بہٕ دِمہٕ پَنٕنہِ ڈِسٹرکٕچ ایٚکزامپٕل اکھ کیٚنٛہہ علاقہٕ چھِ تَتہِ یِم واریاہ بالَس پٮ۪ٹھ چھِ واریاہ جنگلس منٛز چھِ یِم نہٕ ٹایمَس پٮ۪ٹھ ہٮسپَتال وٲتِتھ ہیٚکان چھِ کینٛہہ میٲںۍ سَجیشن آسہِ یہِ تَتہِ تِمن علاقن منٛز کَرٕنۍ کیٚنٛہہ بیسِک میڈکل فیسلٹیٖز دٔستِیاب تِمن لوٗکن خٲطرٕ ییٚمہِ سۭتۍ تِم پَنُن علاج تٔتی ہیٚکن کٔرِتھ بیسِک علاج ہیٚکن تتہ کٔرِتھ